أسۍ حظ چھِ ییٚتہِ پَنٕنۍ یار بَرادٔری منٛز چھِ أسۍ کالچَن کھَسان پانہٕ سُہ ہَسا چھُ واریاہ ٹف روڈ تَتھ نَسا چھِ بایِک سیٚکنٛڈ گِیَر رٹان کینٛہہ سُہ حظ چھِ ییٚتہِ فٔسٹ گیر رٹان مےٚ ہَسا چھُ پَنٕنِس باسان پَنٕنہِ ایج مےٚ ساروی کھۄتہٕ سَکھ روڈ ہَسا چھُ سُے بیٚیہِ حظ چھُ مےٚ شوق گژھُن لداخ لداخ چھُ مےٚ اَمہِ موٗجوٗب شوق گژھُن سُہ ہَسا چھُ واریاہ ٹف روڈ بیٚیہِ ہَسا چھُس مےٚ ڈرٛیٖم اَکھ یور مےٚ گژھُن چھُس گژھُن بہٕ مَگَر بایِک رایڈِنٛگ ہَسا چھُس تَتھ پؠٹھ بہٕ یَژھان کَرُن بیٚیہِ ہَسا چھُ مےٚ سِنتھَن ٹاپ ہَسا چھُس بہٕ یژھان گژھُن بایِک رایڈِنٛگ پؠٹھ تِکیٛازِ بایِک رایڈِنٛگ ہَسا چھُ لانٛگ لانٛگ ڈرایوِنٛگ چھُ گژھان اَتھ پؠٹھ ہَسا چھُ واریاہ مَزٕ یِوَان بایِک رایڈِنٛگ کَرنَس بیٚیہِ ہَسا چھُ مےٚ شوق گژھُن یور وَلَر لیک چھُ مےٚ گژھُن واریاہ شوق آسان گژھُن